اَسلامُ علیکُم أسۍ حظ وٲتۍ حظ کٔرِو حظ ییٚتھٕے لوٚت آ ییٚتھٕے ییٚتھٕے سایِڈَس کُن ٹھیٖک آ کوٗتاہ حظ ووت زٕ ہَتھ رۄپیٛاہ نہَ حظ کم گژھِ نا کیٚنٛہہ أسۍ ہَے چھِ ڈۄڈٕے ہَتھ دِوان تُلِو زٕ ہَتھ تُلِو کیٚنٛہہ چھُنہٕ پَرواے وۅنۍ ؤنِو تُہۍ مےٚ مےٚ نہَ حظ چھُنہٕ کیش چَنٛدَس حظ کِہیٖنٛۍ بہٕ چھَس نہٕ کیش کیٚری کَران کیٚنٛہہ تُہۍ ؤنِو تُہۍ چھُوا آن لایِن ٹرٛانٛزکشَن چھُوا تُہۍ رَٹان آن لایِن پیٚے مٮ۪نٛٹ چھَوا تۅہہِ گَژھان کُس یہِ چھُو تۄہہِ ایپلِکیشَن چلاوان گوٗگُل پیٚے چھُو حظ چلاوان

آ اَدٕ بہٕ کَرٕہَو تۄہہِ گوٗگُل پیٚے تھرٛوٗہٕے

تُہۍ ؤنِوٗ مےٚ فون نمبر یا ایکاوُنٛٹ نمبر پَنُن ایکاوُنٛٹ نمبر ہا ٹھیٖک چھُ دِیو پَنُن ایکاوُنٛٹ نمبر زِیٖرَو آ ٹھیٖک ٹھیٖک دِیِو تُہۍ وُچھِو یِہَے چھُوا ایکاوُنٛٹ نمبر چلو بہتر بہتر کوٗتاہ چھُ ترٛاوُن وۅنۍ برابر ہا زٕ ہَتھ رۄپیہِ نہَ حظ کَم کٔرِو وۅنۍ کیٚنٛہہ تُلِو حظ اَکھ ہَتھ شیٖتھ ترٛٲووٕ مےٚ وۅنۍ نہَ حظ کِراے ہَے چھِ یِژٕے بہٕ چھَس ڈۅڈ بہٕ حظ چھَس ڈۅڈٕے ہَتھ دِوان وۅنۍ دِمہٕ بہٕ تُہٕنٛدِ موٗجوٗب اَدٕ حظ تُلِو تُہۍ تہِ مٲنِوٕے نہٕ تہٕ تُلِو رٔٹِو زٕ ہَتھ برابر

تُہۍ وُچھِو حظ آیِوا

چلو شُکریہِ چلو چلو نیٖرِو رۅبَس حوال تُلِو حظ